أسۍ چھِ انان بازرٕ تھل اکھ چھِ أسۍ انان مرژٕوانٛگن تھل وانٛگن تھل بیٚیہِ ٹماٹر تھل بیٚیہِ ہاکہٕ تھل أسۍ ییٚلہِ پتہٕ یہِ گرٕ چھِ انان تہٕ گۄڈٕنٮ۪تھ چھِ أسۍ سنٛبھالان سُے سنٛبھالان چھِ أسۍ مرژٕوانٛگن تھلہِ ہنٛدِ خٲطرٕ ژولۍ تہٕ تِم چھِ أسۍ ژور ژور نیران تِم چھِ أسۍ سنٛبھالان تہٕ پتہٕ چھِ أسۍ تتھ ترٛاوان گۄڈٕنٮ۪تھ کھاد تہٕ پتہٕ چھِ أسۍ انان سۄ مرژٕوانٛگن تھل تہٕ چھِ لاگان أسۍ کرٕنۍ تراوان چھِ أسۍ ترٛےٚ ترٛےٚ ژور ژور کُلۍ تہٕ لاگان چھِ أسۍ سۄ کرٕنۍ تہٕ تمہِ پتہٕ چھِ أسۍ تتھ پتہٕ ترٛاوان آب تمہِ سۭتۍ چھنہٕ سۄ ہۄکھان کینٛہہ تمہِ سۭتۍ چھےٚ سۄ روزان تازٕ پتہٕ چھِ أسۍ کران کٲم پتہٕ چھِ أسۍ بیٚیہِ سنٛبھالان ژوٗلۍ ٹماٹر تھلہِ ہنٛدِ خٲطرٕ بیٚیہِ ہاکہٕ تھلہِ ہنٛدِ خٲطرٕ تہٕ بیٚیہِ وانٛگن تھلہِ ہنٛدِ خٲطرٕ گۄڈٕنٮ۪تھٕے چھِ أسۍ انان پتہٕ ٹماٹر تھل تہٕ لاگان چھِ أسۍ تِم ژوٗلۍ سنٛبھالٕنۍ تہٕ پتہٕ چھُس چھکان گۄڈٕنٮ۪تھ کھاد تمہِ پتہٕ چھِ پتہٕ کران سۄ وانٛگ روٚٹھ وانٛگن تھل تمہِ پتہٕ چھُس ترٛاوان پتہٕ آب تہٕ اتھ تہِ چھِ نیران پانٛژھ شیٚے ژُلۍ پتہٕ چھِ أسۍ انان وانٛگن تھل تہٕ کران سنٛبھالان چھِ تِم ژوٗر گۄڈٕنٮ۪تھ پتہٕ چھِ رُوان أسۍ سۄ وانٛگن تھل اکوے اکوے کُل تہٕ پتہٕ چھِ أسۍ کران کٲم زاو پتہٕ چھِ أسۍ تتھ ترٛاوان گۄڈٕنٮ۪تھ کھاد پتہٕ چھِ رُوان أسۍ یہِ وانٛگن کُلۍ اکوے اکوے تہٕ پتہٕ چھِس ترٛاوان آب تہٕ پتہٕ چھِ کران کٲم پتہٕ چھِ بیٚیہِ سنٛبھالان ژُولۍ ہاکہٕ تھجہِ ہنٛدِ خٲطرٕ پتہٕ چھِ أسۍ سۄ سنٛبھالان تتھ چھ نیران زٕ ژور ژُولۍ تہٕ گۄڈٕ چھِ تتھ تہٕ یُس تُہۍ تتھ چھِنہٕ أسۍ ہاکھ کھاد ترٛاوان کینٛہہ تہٕ تمہِ سۭتۍ چھِ ہاکھ ژۄکان تہٕ أسۍ چھِ سیٚودُے کران سۄ ہاکہٕ تھل پتہٕ چھِس آب ترٛاوان تہٕ پتہٕ چھِ أسۍ کران کٲم پتہٕ چھِ أسۍ انان گُہہ سڈیومُت گُہہ چھِ أسۍ انان تہٕ سُہ چھِ أسۍ پتہٕ تتھ ترٛاوان یہِ ہسا یہِ یتھ مرژٕوانٛگن ژۄلین ژوروٕنی بیٚیہِ چھِ أسۍ ترٛاوان ٹماٹر ژۄلین ژوروٕنی بیٚیہِ چھِ أسۍ ترٛاوان وانٛگن ژۄلین تِم چھِ پانٛژھ شیٚے ژُلۍ آسان تِمن تہِ چھِ ترٛاوان بیٚیہِ چھِ ترٛاوان ہاکھ تھلس تہِ چھِ ترٛاوان أسۍ یہِ گُہہ تہٕ تہٕ پتہٕ چھِ أسۍ صُبحن ووتھان تہٕ پتہٕ چھِ أسۍ تتھ نظر دِوان تتھ چھُ آسان تھوڑا تاپھ واپھ پٮ۪ومُت تتھ چھُ آسان گوٚومُت سُہ خۄشک آب پتہٕ چھِ أسۍ بیٚیہِ آب انان تہٕ ترٛاوان چھ مرژٕوانٛگن کُلین بیٚیہِ چھِ ترٛاوان ٹماٹر کُلین بیٚیہِ چھِ ترٛاوان ہاکہِ کُلین بیٚیہِ چھِ ترٛاوان وانٛگن کُلین آب تہٕ پتہِٕ چھِ کران أسۍ کٲم تہٕ بیٚیہِ چھِ پتہٕ پٮ۪ٹھٕ بیٚیہِ کھاد ترٛاوان تمہِ سۭتۍ چھ تِم گژھان واریاہ زیادٕ پتہٕ اصل